مےٚ چھُ نارملی رٮ۪تھ تہِ ہٮ۪کہِ مےٚ بُکہِ لٔگِتھ تہِ کیاہ ہیٚکہِ بُک کَمپلیٖٹ کَرنس چھُ نارملی مےٚ رٮ۪تھ لَگان بہٕ ہیٚکہٕ نہٕ دۄہَس مَنز کَمپلیٖٹ کٔرِتھ کِہیٖنۍ بہٕ چھس دۄہَس مَنز اگر أسۍ وٕچھو نارملی ہیٚکہٕ بہٕ زٕ یا ترٛےٚ گٲنٹہٕ ہیٚکہٕ بہٕ کَنٹِنیوَسلی بُکَن سۭتۍ دِتھ تِکیازِ ہُتھ کٔنۍ ہیٚکہِ نہٕ اِنسان نہ چھُ مےٚ تیوٗتاہ ٹایمٕے بہٕ ہیٚکہٕ ہا فُل ڈے دِتھ تِکیازِ اِنسان دۄہَس چھُ آسان کولیج پَتہٕ چھُ پیوان کیٚنٛہہ ٹایم کَڑُن نارملی چھس بہٕ زٕ یا ترٛےٚ گٲنٹہٕ دۄہَس مَنزَن ہاڈلی ہیٚکان اَکہِ بُک خٲطرٕ کٔڑِتھ ت تَمی موٗجوٗب چھُ مےٚ رٮ۪تھ کَھنڑ لَگان اَکھ بُک کَمپلیٖٹ کَرنَس مَنز